اگر أسۍ ییٚمِچ کَتھ کَرو زِ أسۍ کیٛاہ چھِ محسوٗس کَران یہِ گیٚم گِنٛدِتھ کہِ أمِس منٛز کِس فزیکل فِٹنٮ۪س چھِ روزان اگر أسۍ کرکٹٕچ کتھ کَرو یا فُٹ بالہِ ہٕنٛز کَتھ کَرو ییٚلہِ اِنسان یِم چیٖز چھِ گِنٛدان تہٕ یِمو سۭتۍ چھُ اِنسانس منٛز اَکھ فِٹنٮ۪س یِوان ییٚلہِ زن اِنسانس منٛز فِٹنٮ۪س آیہِ أمۍ سنٛد دورُک ییٚلہِ دوران چھُ أمِس چھِ گَژھان خوٗنس دَودَو أمِس چھُ گَژھان مطلب یُس أمۍ سُنٛد خوٗن چھُ یہِ چھُ سٲلمس جِسمس منٛز پھیران تہٕ أمِس چھُ گَژھان یہِ باڈی یہِ چھِ با اکھ سِٹرنٛگٕتھ أمِس سِٹرانٛگ مظبوٗط اَکھ باڈی بَنان تِکیٛازِ ییٚلہِ أمۍ سُنٛد خوٗن اورٕ یور چھُ پھیران یا مایِنٛڈ أمۍ سُنٛد چھُ آسان وارِیاہ مطلب اَصٕل تِکیٛازِ أمۍ سُنٛد دٮ۪ماغ چھُ روزان گِنٛدنہٕ وِزِ أتھۍ گیٚمہِ سۭتۍ یُس یہِ گیٚم گِنٛدِ تہٕ ییٚلہِ زن اِنسان گِنٛدان

تہٕ أمۍ سُنٛد مایِنٛڈ چھُ روزان سٲلمو یِمو خُرافاتو نِش دوٗر تہٕ بیٚیہِ چھِ اِنسان یِہَے یِمَے چیٖزو سۭتۍ چھِ مطلب اگر فُٹ بالر چھُ یِہَے چھُ اینجایس اِنسان کَران یا اگر وُِچھو أمۍ سٕنٛز یُس ییٚلہِ اِنسان گِنٛدان چھُ أمۍ سُنٛد لایف سِٹایل أمۍ سُنٛد یہِ لایفہِ منٛز رُ وۅتھُن ہِہُن یہِ کٮُ۪تھے چھُ أمی چیٖزو سۭتۍ گَژھان اَصٕل تہٕ أمۍ سُنٛد لایف سِٹایل چھُ ٹھیٖک گژھان